یُس زن گُر سوار آسہِ پَتہٕ آسہِ یتھ مَنز اِنٹریٚسٹِڈ کہِ بہٕ ہَسا چمہٕ ہا کَرٕہا گُرِس سَوٲرۍ تہٕ اَتھ مَنٛز روزٕ ہا بہٕ یہِ ہَسا یہِ کَرٕ ہا بہٕ یہِ زنٛدگی مَنٛز گُرِس سۭتٮ۪ن لگاو تہٕ یتھ مَنٛز چھُ گۄڈنٮ۪تھے زٕ چیٖز گۄڈنٮ۪تھے گَژھِ آسُن سایکالجِکلی یا ذہنی گَژھِ تیار آسُن اَکھ اِنسان اَکھ گُرِس سۭتۍ گَژھِ آسُن أمِس لگاو گۄڈٕ مَطلَب محبت گَژھِ أمِس آسُن یہِ گَژھِ أمِس آسُن برٛونٛٹھ کُن گوٚمُت یہِ ہَسا یہِ گاسہٕ ترٛوومُت یہِ ہَسا یہِ باقٕے یا کانٛہہ پھل ول دیُتمُت ترٛیش دِزمٕژ پھش وَش دیُتمُت تہٕ أمِس گُرِس ہَسا چھُ یمن چھُ پانہٕ وٲنۍ اَکھ دوستی اَکھ گَژھان گوٚو ییٚلہِ أمِس دوستی گَژھِ پَتہٕ چھُ أمِس مٔنٛزۍ پٮ۪وان ٹرٛے ہنا کَرٕنۍ ترٛوو أمِس پٮ۪ٹھ یہِ ہَسا یہِ کھوٚت یہِ گُرِ پٮ۪ٹھ پَتہٕ چھُ یہِ تھوڑا تھوڑا پَکناوُن پٮ۪وان پَتہٕ ییٚلہِ یہِ پَکناوُن پیٚیہِ أمِس گَژھِ یہِ محسوٗس مےٚ ہَسا گوٚو گُرِ سۭتٮ۪ن دوستی دوستی ییٚلہِ یمن بَڑِ قریٖب ییٚلہِ یمن بَڑِ پَتہٕ پَکہِ یہِ تھوڑا تھوڑا چہل قدمی کٔرِتھ گُر تہٕ یہِ آسہِ أمِس یہِ ہَسا یہِ سوار تہٕ یہِ ہیٚکہِ أمِسٕے پٮ۪ٹھ اَصٕل پیار کٔرِتھ تہٕ پَتہٕ چھُ أمِس یہِ أکِس اِنسانَس چھ یہَے ایٚڈوایِز اگر یہِ گُر سوارُک مٲہِر آسہِ یوان باسان گُرِس سۭتۍ چھُ أمِس گۄڈنٮ۪تھ دوستی کَرٕنۍ گُرِس سۭتٮ۪ن لگاو کَرُن پَتہٕ ہَسا ہیٚکہِ اَصٕل پٲٹھٮ۪ن أمۍ سُنٛد یہِ مٲہر بٔنِتھ تہٕ یہِ ہیٚکہِ گُرۍ سوار آسٲنی سان بٔنِتھ یہِ زن دُنیاہَس مَنٛز لَبنہٕ چھُ آمُت یتھ چیٖزَس سۭتۍ پیار گَژھِ تَمیُک چیٖزُک گوٚو مٲہِر بنُن ہَسا چھُ آسان آسن